مےٚ چھُ بِلکُل پَننِس آنٛگنَس منٛزٕے باغ مَطلب لۄکُٹ تھۄد پارک تہٕ تٔتھۍ منٛز چھُس بہٕ یہِ گاڈنِنٛگ کران تٔتھۍ منٛز چھُس بہٕ یہِ مالی کٲم کران پانٕے مےٚ چھُ یہِ نہ پیشین مےٚ چھُ یہِ زَن واریاہ خۄش گَژھَان یہِ گاڈٕنِنٛگ کَرٕنۍ اور اِسلِیے بہٕ چھُس پَننہِ حِساب بَناوان تَتھ منٛز کُلۍ پَننہِ حِساب چھِ مےٚ تَتھ نیٖج دِژمٕژ اور پَنُن اَکھ طٔریٖق نہ چھُ تَتھ مےٚ تِم بَنومُت تہٕ بہٕ چھُس واریاہ زیادٕ خۄش گَژھَان سُہ وٕچھِتھ مَطلب ییٚلہِ تہِ بہٕ تَتھ منٛز کٲم چھُس کران مےٚ چھُ سکوٗن ہِیو موحسوٗس گَژھَان تہٕ یہِ چھُ مےٚ برٛونٛہہ بٕتھۍ کَنۍ آنٛگنَس منٛز بٕتھۍ کَنۍ زٔمیٖن چھُ آنٛگُن یا یاڈ چھِ اَتھ وَنان تٔتھۍ منٛز چھُ مےٚ سُہ بَنومُت اور سُہ چھُ واریاہ زیادٕ اَصٕل تَتیٚن چھُس نہٕ بٕے یوت خۄش گَژھَان کینٛہہ ییٚلہِ تہِ کانٛہہ تہِ چھُ یِوان تہٕ سُہ چھُ گَژھَان واریاہ زیادٕ خۄش اَصلی مےٚ یُس ٹایِم تَتھ منٛز چھُس گُزارَان سُہ چھُس بہٕ گٕنٛزراوَان یہِ ہسا اوس مےٚ کالٹی ٹایِم تہٕ بہٕ چھُس پانہٕ بَرابد واریاہ زیادٕ تَتھ پٮ۪ٹھ مُتمَعِن آسَان اور سُہ چھُس بہٕ بِلکُل تَمہِ خٲطرٕ اَکھ مُقَرر ٹایِم کَران یُس بہٕ دِوان چھُس